سلام علیکُم رضوان صٲب چھُوا تُہۍ چھُوا یہِ ژٲنسلہٕ پٮ۪ٹھ أسۍ چھِ ییٚتی شُژ پٮ۪ٹھ نزدیٖکٕے اَسہِ ٲس یہِ پیٹٮ۪س زٕ پانٛژھ ہَتھ ٲس تہٕ یِمَن ٲسۍ برٲے کَرٕنۍ تہٕ وۄنۍ اوس ییٚتی اَسہِ ہمساے اَکھ أمۍ دوٚپ ہے اَسہِ ٲسۍ یَوٕ براے وٲلۍ تِم چھِ واریاہ اَصٕل تہٕ تِمَن سۭتۍ کٔریُو تُہۍ کَتھ تہٕ تِم چھُو ریٹ ویٹ تہِ اَصٕل ہٮ۪وان باقِیو حساب تہٕ تِم تٔمۍ سٕے ہیوٚت مےٚ تُہٕنٛد نمبر تہٕ وۄنۍ ؤنیُو تُہۍ یہِ کر ہیٚکِو تُہۍ یِتھ تہٕ بیٚیہِ کیٛاہ ریٹ ویٹ چھُو تُہۍ ہٮ۪وان پٮ۪ٹیس پانٛژھ ہَتھ چھِ نہ بہتر کیٛاہ باسہِ تۄہی ؤنیُو اچھا ژَتجی رۄپیہِ

دۄہَس کٔژ نفر یِیِو تُہۍ اَسا ٹھیٖک چھُو ؤلِو تیٚلہِ پیٹٮ۪س پانٛژھ ہَتھ چھی تیٚلہِ یِیِو تُہۍ دۄہ حِسابٕے تہٕ وۄنۍ کٔژ دۄہ لَگِنو تہٕ نَو شَتھ رۄپیہِ ٹھیٖک چھا کَنچی ہہ کَنچی ہے چھِ کٔرِتھ اَوا کَنچی چھِ تھٔومٕژ اَسہِ کٔرِتھ اَسا چلو ٹھیٖک ژور نفر یِیِو تُہۍ کٔژِ بَجہِ یِیِو صُبحَن صُبحَس نَو بَجے تی ہہ یِمَن چھِ کَنچی کٔرِتھ یِم چھِ اَسہِ یِتھٕے پٲٹھۍ کرٛیٹَن منٛز تھٔمٕتۍ نہ وۄنۍ ژھٕنو پَتہٕ تَمہِ ساتہٕ تٔتۍ تھَسٕے دٔنِتھ تہٕ ٹھیٖک ٹھیٖک گرٛیڈَر ویڈَر چھُوا پانَس سۭتی آسان یُس گرٛیڈ ویڈ ترٛایہِ اچھا ہٮ۪لپر تہِ چھُ سۭتۍ چا سُہ ہے گوٚو تیٚلہِ واریاہ اَصٕل ییٚلہِ توہہِ ہٮ۪لپر تہِ چھُو سۭتۍ بِلکُل أمۍ ووٚن دوٚپُن یِم چھِ واریاہ اصٕل بَراے کران تہٕ تَوَے موجوٗب بِلکُل تی ہے چھِ اُمید چھِ تی چلو حظ ٹھیٖک چھِ ٹھیٖک چلو شُکریہِ تیٚلہِ صُبحَس ییٖزیو تیٚلہِ نَو بَجے ٹھیٖک چھا یِمنٕے لَرِ چھِ أسۍ بسان چلو چلو